اَسلام علیٚکُم یہِ چھِ حظ پنجابی وشنو ڈابا تُہۍ ؤنتو مےٚ مےٚ کریاو سویگی پٮ۪ٹھ وٕچھیاو مےٚ حظ یہِ تُہنٛد ریٚسٹورنٛٹ تہٕ تَتیٚن اوس مےٚ وٕچھُن مےٚ کَریاو آدڑ دال مَکھنی تہٕ بیٚیہِ کَرے مےٚ آڈر سَلاد تہٕ بیٚیہِ کَرے مےٚ نان جورا آڈر تُہۍ ؤنتو مےٚ یِم چھِ نہٕ رِپلے دِوان کِہنٛۍ حظ ڈیٚلؤری پارٹنر چھِ نہٕ رپلاے دِوان کِہنٛۍ یِم چھِ سویگی وٲلۍ تُہۍ ؤنِو یِم کیازِ چھِ نہٕ فون تُلان تہٕ مےٚ ؤنۍتو تُہۍ ہیکۍوا یہِ پانے یہِ کٔرِتھ مےٚ باسان لیٹ تہِ گوٚو واریاہ تہٕ یِم ہٮ۪کَن نہٕ مےٚ دِتھ میون یہِ کھۄراک ہیکان نہٕ یوتانۍ واتنٲیِتھ یہِ آڈر تُہۍ ہیکۍوا پانے أنِتھ بیٚیہِ کانٛہہ چھُوا تۄہہِ پارٹنر کانٛہہ یُس اَتھ سۭتۍ چھُو تۄہہ یُس اَتہِ پٮ۪ٹھ سامان ہٮ۪کہِ یور أنِتھ سۄ گے تُہنٛز مہربٲنی تہٕ میون آڈر اَگر تُہۍ لیٖکھِو میون چھُ رازما دال اکھ دال مَکھنۍ اکھ تہٕ بیٚیہِ کوک زٕ تہٕ بیٚیہِ نان ٲسۍ مےٚ کٔرمٕتۍ آڈر یِم واتنٲنو تو یوٚت بہٕ دِمہٕ پونسہٕ اَمِس ڈیٚلؤری بایس اَتھِ دِمو بہٕ پونٛسہٕ تُہۍ أنۍتو میٲنِس پَتہس پٮ۪ٹھ یہِ